ہٮ۪لو مےٚ بہٕ حظ چھَس یَژھان تۄہہِ فیٖڈ بیک دیُن یُس ٲدۍ ڈیٚلؤری باے آو اَسہِ ہٮ۪تھ کھٮ۪ن چٮ۪ن اَسہِ کَریو سُہ ٲدۍ دُفارَس آرڈر سُہ یُتھُے سُہ بِچور یور تام واتان واتان اوس پیوٚمُت تٔمِس واریاہَن چیٖزن ہُنٛد سامنہٕ کَرُن مگر تَمہِ باوَجوٗد تہِ اوٚن تٔمۍ وارِیاہ اصٕل پٲٹھۍ اَسہِ سُہ کھٮ۪ن چٮ۪ن واتہٕ نٲوِتھ تٔمۍ بِچٲرۍ کوٚر وارِیاہ اتھ ہارٕش وَدرَس منٛز ییٖژاہ موسم اوس خراب روٗد اوس وَسان ہوا اوس تَمہِ وِزِ اوس نیُک نیُک ڈوٹھ تہِ پٮ۪وان مگر تَمہِ باوَجوٗد واتنو تٔمۍ سون کھٮ۪ن چٮ۪ن وارِیاہ جل جل تہٕ بیٚیہِ وارِیاہ اصٕل پٲٹھۍ واتنووُن تٔمۍ کوٚر اَسہِ خٲطرٕ وارِیاہ اصٕل سٔروِس دِژ تٔمۍ میٛٲنۍ بچہٕ ٲسۍ وارِیاہ پھاکَے تِمن ٲس وارِیاہ بۄچھٕ لٔجمٕژ مگر تٔمۍ کٔر کوٗشِش سُہ کھٮ۪ن چٮ۪ن اَسہِ تام جل جل واتناونٕے تَمہِ کھٮ۪ن چٮ۪نُک تہِ ونہٕ بہٕ سُہ اوس وارِیاہ مزٕدار تتھ منٛز ٲسۍ تِمو وارِیاہن اصٕل اصٕل مصالن ہُنٛد استِعمال کوٚرمُت تِمَو اوس اکھ ہٮ۪لدی فُڈ اَسہِ ڈیٚلِوَر کوٚرمُت مگر یُس یہِ ڈیٚلؤری باے اوس یہِ اوس اکھ وارِیاہ نیک دِل وارِیاہ اصٕل بیٚیہِ وارِیاہ ایماندار أمۍ دِتۍ اَسہِ پنٕنۍ پونٛسہٕ رٔٹِنۍ برابر اَسہِ دیُتُن پَنٕنۍ واپَس پونٛسہٕ تہِ بَرابَر یہِ اوس وارِیاہ اکھ جان اِنسان أمۍ کوٚر أمِس گَژھِ تُہٕنٛز سیلری اِنٛکِرٛمٮ۪نٛٹ کَرٕنۍ أمۍ کوٚر وارِیاہ اصٕل اصٕل تُہنٛدِ رٮ۪سٹورٮ۪نٛٹ خٲطرٕ أمۍ کٔر کٲم یہِ اوس وارِیاہ اتھ روٗدس تہٕ ڈٲٹھِس منٛز ولنہٕ آمُت تَمہِ باوَجوٗد اوٚن أمۍ بچٲے بچٲے سون سورُے فُڈ تہٕ تھوٚوُن اَسہِ اَتٮ۪ن بیٚیہِ کریو اَسہِ تٔمِس پتہٕ کیٚنٛہہ پونٛسہٕ دِنٕچ کوٗشش کیٚنٛہہ بیٚیہِ أڈ دِنٕچ مگر تٔمۍ رٔٹۍ نہٕ تِم کِہیٖنۍ سُہ اوس وارِیاہ اِیماندار تہٕ اصٕل وارِیاہ خوش وُن نفر اوس سُہ تٔمۍ ووٚن دوٚپُن کہِ بہٕ ہٮ۪کہٕ نہٕ یِم پونٛسہٕ رٔٹتھ کیٚنٛہہ بہٕ چھُس پنُن تنخواہ اصٕل پٲٹھی رَٹان شُکرِیہ